اَسلامُ علیکُم وعلیکُم سلام اَہَن حظ بٔشیٖر تِلا ؤرکس ییٚتہِ چھَس بہٕ سیٖرت بہٕ چھَس لاگان ییٚتہِ تِلہٕ ؤنِو

بِلکُل بِلکُل بِلکُل اَچھا اَچھا گۄڈنٮ۪تھ ؤنۍ تو مےٚ تُہۍ تۄہہِ چھُو سون اِنسٹاگرٛام پیج لایِک کوٚرمُت یا فالوٗ کوٚرمُت تَتھ پٮ۪ٹھ کھوٚتوٕ تۄہہِ کانٛہہ ڈِزایِن پَسنٛد ٹھیٖک ٹھیٖک بِلکُل بِلکُل تَمہِ خٲطرٕ روٗزِو تُہۍ مطلب تُہۍ ما ہیٚیِو کانٛہہ ٹٮ۪نشَن کِہیٖنٛۍ بہٕ وَنہو تۄہہِ سورُے أسۍ چھِ گۄڈنٮ۪تھٕے ہینٛڈ تِلہٕ تہِ لاگان یعنی کہِ اَتھٕ تِلہٕ یتھ وَنان چھِ بیٚیہِ چھِ أسۍ مِشیٖن سۭتۍ تہِ لاگان یہِ چھُ وۅنۍ کَسٹٕمَر سٕنٛز ڈِمانٛڈ کیٛاہ آسہِ اگر تۄہہِ اَتھٕ تِلہٕ لاگُن چھُو تَتھ چھِ تھوڑا محنت لگان زیادٕ بیٚیہِ آسٮ۪وٕ تۄہہِ پےَ سُہ چھُ آسان صاف کٲم تَتھ چھُ پۅنٛسہٕ تہِ زیادٕ لَگان ڈِزایِن یُس تُہۍ ؤنِو یُس تُہۍ سِلٮ۪کٹہٕ کٔرِو یا اورٕ دِیِو کانٛہہ ڈِزایِن تَمِچ چھُنہٕ ٹٮ۪نشَن کیٚنٛہہ بیٚیہِ چھِ اَسہِ نِش اَکھ ڈِزاینٕچ بُک ییٚتٮ۪ن تُہۍ اَکھ ڈِزایِن مطلب سِلیکٹہٕ کٔرِو تَمہِ پَتہٕ ؤنِو أسۍ لاگو سُے ڈِزایِن وۅنۍ چھُ مَسلہٕ کہِ تُہۍ چھُو وَنان ہینٛڈ تۄہہِ چھُوا اَتھٕ تِلہِ گژھیٛا جان کِنہٕ مِشیٖن گژھِ جان اگر مطلب دۄنوَے چھِ اَصٕل آسان مگر پٔرسٕنٔلی اگر تُہۍ پےَ آسوٕ اگر اَتھٕ تِلہٕ لاگان چھُ یہِ چھُ اَتھٕ سۭتۍ آسان لاگہٕ نوومُت یہِ چھُ یِوان زیادٕ پاین یا زیادٕ اَصٕل یِوان ماننہٕ بیٚیہِ چھُ یہِ تھوڑا اَمِچ زَنت چِنار آسہِ ترٛٲوِتھ یہِ چِنار چھُ نوٚن نیران ایٚز کَمپِیٲرڈ اگر أسۍ اَمیُک کَمپیرزَن کَرو میشیٖن تِلَس سۭتۍ وۅنۍ آ مگر ریٹٕس چھِ تھوڑا ڈِفر گژھان تولہٕ چھُ زَن تولہٕ ژولَس لَگو تۄہہِ زَن ساس رۄپیہِ ٹھیٖک چھا یِتھٕے کٔنی پَتہٕ تۄہہِ کٔژ تولہٕ آسن لاگٕنۍ دَہ ژولہٕ وُہ ژولہٕ ٹھیٖک چھا نہَ نہَ مِشیٖن لَگہِ ساس اَتھٕ کامہِ لَگن لگ بگ پٕنٛژٕہ شَتھ رۄپیہِ تولَس آ تِلَس منٛز چھُ اَکھ چھُ گولڈَن کَلَر بیٛاکھ چھُ سِلوَر کَلَر ایٚویلیبُل یہِ بیٚیہِ چھُ آسان بیٛاکھ اَکھ کَلَر تہِ تہٕ سُہ چھُ سُہ چھُنہٕ زیادٕ تَر وُنکٮ۪ن یوٗز گژھان کیٚنٛہہ بیسِکلی اگر تُہۍ وُچھِو آ اگر أسۍ وُچھو کہِ مطلب نارمٔلی چھِ زٕ کَلَر یِوان زیادٕ تر یوٗز کَرنہٕ اَکھ گوٚو گولڈَن کَلَر یَتھ زَن سۄنہری رنٛگ تہِ چھِ وَنان بیٛاکھ گوٚو سِلوَر کَلَر ٹھیٖک چھا بِلکُل بِلکُل چھانٛپ ترٛاوو أسۍ ییٚتی تۄہہِ چھَنہٕ چھانٛپ ترٛاونٕچ ضروٗرت کیٚنٛہہ چھانٚپ ترٛاوو أسۍ ییٚتی خٲلی چھُو تۄہہِ ییٚتٮ۪ن چھُ اکھ سٕژ تہِ تٔمِس نِش أنِو فٮ۪رن سوٗوٕنٲوِتھ پَتہٕ أنِو اَسہِ نِش ٹھیٖک چھا وۅنۍ ییٖزیٚو تُہۍ کٔرۍزیٚو وِزِٹ سون دُکان ٹھیٖک چھا چلو ٹھیٖک چھُ بِہِو خۄدایَس حَوال بِہِو وَعلیکُم سلام